بہٕ ہَسا چھَس اٮ۪ڈِٹ کَران فوٹو پنٛنِس موبایلَس منٛز کیٛازِکہِ مےٚ چھَنہٕ لٮ۪پٹاپ کِہیٖنۍ یَتھ منٛز بہٕ اٮ۪ڈِٹ کَرٕ ہا کیٛازِکہِ زیادٕ تر لُکھ چھِ لٮ۪پٹاپسٕے منٛز چھِ اٮ۪ڈِٹِنٛگ گژھان لیکِن اَسہِ چھِنہٕ وۄنۍ لٮ۪پٹاپ کِہیٖنۍ کہِ بہٕ کَرٕ ہا تَتھ منٛز بہٕ ہَسا چھَس پنٛنِس فونسٕے منٛز کَران مطلب بیٚیہِ چھِ أسۍ سُہ کُن سافٹہٕ وِیَر چھِ أسۍ یوٗز کَران بہٕ ہَسا چھَس سافٹہٕ وِیَر یوٗز کَران وی اٮ۪ن یَتھ منٛز بہٕ اٮ۪ڈِٹِںٛگ چھَس پَنُن یہِ کَران مطلب ویٖڈیو یا فوٹو بیٚیہِ چھَس بہٕ پِکٕز آرٹ کَران بیٚیہِ لایٹ روٗم یُس زَن زیادٕ طور چھَس بہٕ وی اٮ۪نٕے کَران یوٗز مےٚ چھِ باسان سۄ واریاہ زیادٕ سہل بیٚیہِ چھِ بہٕ کَران یہِ پِکٕز آرٹ لایٹ روٗم چھَس بہٕ کُنہِ کُنہِ ساتہٕ کَران ییٚلہِ مےٚ تیٚمِچ ضٔروٗرت پیٚیہِ تہٕ وۄنۍ چھُس مطلب کانٛہہ فوٹوٗ چھِ آسان مطلب ضٔروٗری چھِنہٕ تَتھ اٮ۪ڈِٹِنٛگ کَرٕنۍ لیکِن چھِ کیٛازِکہِ یُس میون فون چھِ تَتھ چھِنہٕ تیُتھ کیمرا کِہیٖنۍ تَمی وجہ سۭتۍ چھِ مےٚ پٮ۪وان تَتھ اٮ۪ڈِٹِنٛگ کَرٕنۍ کیٛازِکہِ میٛٲنِس بٲیِس چھِ آیۍ فون تَتھ چھِ واریاہ اَصٕل کیمرا لیکِن آیۍ فونَس چھِ یِوان سُہ رِیَل فیٖل تمہِ وجہ سۭتۍ چھِ کانٛہہ مطلب دوٗر کانٛہہ فوٹو آسان مطلب کانٛہہ دانہٕ وانہٕ آسان کینٛہہ چھُنہٕ نیران مطلب پھٔٹِتھ تمہِ وجہ سۭتۍ چھِ مطلب پَتہٕ بہٕ مجبوٗر گژھان اٮ۪ڈِٹِنٛگ کَرنَس نَتہٕ چھِنہٕ تَتھ ضٔروٗری اٮ۪ڈِٹِنٛگ کَرٕنۍ کِہیٖنۍ کیٛازِکہِ تَتھ چھِ واریاہ اَصٕل رِیَل کیمرا